وعلیکُم اَسَلام اہَن حظ اہَن حظ سُہ گوٚو ٹھیٖک تُہۍ کٕم حظ

اہَن حظ ٹھیٖک حظ ٹھیٖک حظ گژھُن گژھُن کوٚت چھُو پَہَلگام تانۍ پَہَلگام تانۍ چھُوا گژھُن آ تُہۍ کٔژ سَوارِ چھُو اورٕ یِم شےٚ سَوارِ

اہَن حظ شےٚ سَتھ تَتھ چھِ پَرٕے تَتھ چھِ پَرٕے ژور سَوارِ اہَن حظ یہِ ہٮ۪کا بہٕ پَتہٕ تُلِتھ اگر بہٕ مان ژٕ سَوارِ وَوارِ کھالکھ سُہ ہٮ۪کا بہٕ تُلِتھ پَتہٕ آ سۄ چھو فُل تۄہہِ ضروٗرت اہَن حظ ٲٹھ ساس رۄپیہِ کٮ۪ن ٲٹھ ساس رۄپیہِ پٮ۪ن توٚتام پَہَلگام تام یِیِن حظ کینٛہہ چھُنہٕ پَرواے سُہ چھِنہٕ مَسلہٕ کینٛہہ مگر ٲٹھ ساس چھےٚ بَرابَر اہَن حظ نہ حظ تَتھ چھےٚ یہِ الگ ریٹ تَتھ اگر تُہۍ پَہلگام تانۍ چھُ گژھُن تَتہِ پٮ۪ٹھ پیٚیہِ تَتھ الگ ریٹ پَتہٕ حظ تُہۍ ؤنِو مےٚ گژھُن کوٚت کوٚت چھُ بہٕ وَنو ییٚتی تیٚلہِ کوٗتاہ گٲڑۍ گٲڑۍ حظ ہے گٲ گٲڑۍ پَکنا گٲڑۍ حظ پَکناوَو أسۍ تَمہِ آیہِ نا دوٚپمو گٲڑۍ پَکناوَو تَمہِ آیہِ تۄہہِ گوٚسو نہٕ کُنہِ جاے ٹھیُٚکُر ویُٚکُر لَگُن کِہیٖنۍ نہٕ تۄہہِ چھوا اہَن حظ یہِ چھِ تُہٕنٛز فیملی یہِ چھِ مےٚ پَنٕںۍ فیملی صُبسا صُبحس ؤنِو تُہۍ تیٚلہِ ییٚلہِ تُہۍ ریڈی گٔژھِو بہٕ آسہٕ ریڈی مےٚ چھُنہٕ کَرُن کِہیٖنۍ کٔژِ بَجہِ چھُ تۄہہِ وۄتھُن تُہۍ ؤنِو کٔژِ بَجہِ نیٖرِو تیٚلہِ ٹھیٖک حظ چھُ أسۍ کَرِوا تۄہہِ کٲم حظ تُہۍ ترٛٲیِو ایڈوانٕس پٲن رۄپیَس پانٛژھ ٲ ٲٹھ شیٚتھ رۄپیہِ ترٛٲیِو تُہۍ ایڈوانسٕے بہٕ کَرو نمبر سینٛڈ نا تُہۍ ترٛٲے زیو نمبرَس حظ ایڈوانسٕے ہے کینٛہہ چھنہٕ پَرواے کینٛہہ چھُنہٕ پَرواے کینٛہہ نہ حظ چھِنہٕ کِہیٖنۍ چھِ تُہۍ روٗزیو صُبحس تُہۍ روٗزیو صُبحس ریڈی کینٛہہ چھُنہٕ پَرواے تہٕ صُبحس وٲتۍ أسۍ صُبحس ووتُس بہٕ چلو چلو چلو کینٛہہ چھنہٕ پَرواے چلو

اَدٕ حظ کینٛہہ چھِنہٕ پَرواے کینٛہہ چھُنہٕ پَرواے تُلِو تُلِو بہٕ کَرو ایکاوُنٛٹ نمبر کَرو بہٕ ییٚتھ نمبرَس سینٛڈ کیٛازِ ٹھیٖک چھا ٹھیٖک چھا چلو چلو چلو اَسلامُ علیکُم